سانٮ۪ن ہاسپِٹلَن منٛز چھِ واریاہ بٔڑ لٲن آسان لٔجمٕژ یَتھ منٛز أسۍ یَتھ منٛز اَسہِ ڈاکٹرَس نِش اَژنہٕ باپَتھ چھِ گۄڈٕ گںٛٹہٕ وادَن ہُنٛد گںٛٹہٕ وادَن پٮ۪وان گۄڈٕ رُکُن پَتہٕ چھِ پٮ۪وان ڈاکٹَرَس نِش اَژُن اَتھ چھِ واریاہ زیادٕ نۄقصان تہِ مطلب بُزَرٕگ آسہِ تٔمِس پیٚیہِ پرٛارُن تٔمۍسٕنٛدِ خٲطرٕ چھِ مُشکل یا کانٛہہ آسہِ واریاہ بٮ۪مار تٔمِس پیٚیہِ مُشکل اَتھ چھُنہٕ مےٚ باسان فٲیدٕ کٕہٕنۍ اَتھ یُس یَتھ لٲنہِ منٛز روزُن پَتہٕ پرٛارُن